بہٕ چھُس گوٚمُت آسٹریلیا بٲڑ واچِنٛگ خٲطرٕ تَتہِ گوٚو کوٚر یہِ اوٚبزیٚورِو کہِ تتِکۍ یِم بٲڑس چھِ آسان تِم چھِ واریاہ خوٗبصوٗرَت آسان تہٕ واریاہ زیاد اصٕل چھِ تِم خۄشوٕنۍ آسان تہٕ تِمَن کُن چھ زیاد اِنسان اَٹریکٹ گَژھان اَٹریکٹ گَژھان تمہِ سۭتۍ چھُ واریاہ لَگاو گَژھان تم سخت دِلکَش آسان خۄشوٕنۍ چھِ آسان تِم تہٕ تہُنٛد سُہ ہیبِٹیٹ چھُ سُہ چھُ واریاہ زیاد اصٕل آسان جیسے کہِ یِتھٕ کٔنۍ اکھ ٹیلَر بٲڑ چھِ آسان تِم چھِ بَناوان پَنُن گونٛسلہٕ یِتھٕ کٔنۍ سٕژ چھِ آسان سُہ چھُ پَتہٕ ٹیب دِوان پَلوَن تِتھٕےکٔنۍ چھِ تِم تہِ دِوان ٹیب سُوان تَتھ کَران اصٕل پٲٹھۍ بَنٛد یِتھٕ کٔنۍ تِمَن روٗد ووٗد وَسہِ کِہیٖنٛۍ سُہ چھُ واریاہ اَمیزِنٛگ آسان سُہ چھُ آسان اَٹریکٹِو زَبَردَس بیٚیہِ چھُ سُہ چھُ سانہِ نِش ییٚمہِ طرفہٕ مُختلِف کہِ تِہُنٛد یُس ہیٚبِٹِٹ چھُ سُہ چھُ واریاہ زیاد اصٕل سُہ چھُ أنٛدۍ پٔکھی تِہُنٛد ماحول یُس چھُ سُہ چھُ واریاہ صاف آسان سانیٚن بٲڑن سٲنٛۍ یِم جاناوار چھِ آسان تِمَن چھِ سٲنہِ سۭتۍ زَریٚر واتان أسۍ چھِ کُلۍ ژھٕنان ژٔٹِتھ تِمَن بِچارَن چھِ نہٕ پَتہٕ ٲلۍ وٲلۍ ہیٚکان بَنٲیِتھ تِم چھِ تِمَن نوٚقصان گَژھان